اہن حظ آ گامہٕ کؠن نوجوانن ہسا چھِ پرابلِم گژھان پَنُن ہَمسَفَر ژھانٛرنَس منٛز تِکیازِ گامہٕ یِم نوجوان چھِ تِم ہسا چھِ آسان کمٕے پٔرِتھ تِمن ہسا چھِ کمٕے پرٲے آسان تِمن ہسا چھِ گامن منٛز زیادٕ کٲم آسان اَوَے ہسا چھُ کورِ مول پریٚفر کران پننہِ کورِ ہُنٛد ہمسفر ژھانٛرُن شہرس منٛز تِکیازِ یِم شہرٕکۍ لُکھ چھِ تِم ہسا چھِ آسان ایٚجُوکیٹِڈ تِمن نسا چھِنہٕ آسان باقٕے باغہٕ کٲم یا کینٛہہ یتھ زَن با گامَس منٛز چھِ آسان باغہٕ کٲم یا واریاہ کینٛہہ کٲم تہِ نہ ہسا چھےٚ نہٕ آسان شہرس منٛز کینٛہہ شہرس منٛز ہسا چھِ صرف آسان ایٚجُوکیٹِڈ تِم ہسا چھِ مُلازمتھ کران اس لیے چھِ کورِ مول پرٛیٚفر کران پنٕنۍ کورِ شہ شہرس منٛز خانٛدر کرُن اس لیے چھِ گژھان پرابلم گامہٕ کؠن نوجوانن پنُن ہمسفر ژھانٛرنس منٛز